میٛٲنۍ گُزٲرِش چھِ اَکھ یِمَن خٲطرٕ یِم زَن کوینٕز سٕٹٮ۪مپٕس یا راکٕس چھِ جمع کران میٛٲنۍ گُزٲرِش چھِ تِمَن یِہوٚے یٲژَن کہِ تِم اَگر یِم جمع چھِ کَران تہٕ تِم گژھَن کُنہِ مقصد خٲطرٕ یِم جمع کَرٕنۍ جیسے کہِ آز چھِ وٕچھنہٕ یِوان شُرۍ اَگر جمع چھُ کَران تِم چھِ گِنٛدنہٕ مقصد خٲطرٕ وٕ سُہ جمع کَران مگر بہٕ چھَس وَنان اَگر پَتھ کالِکۍ کیٚنٛہہ سٕٹٮ۪مپ چھِ یا کیٚنٛہہ کوینٕز چھِ یا کیٚنٛہہ راکٕس چھِ تہٕ اَگر تُہۍ تِم جَمَع چھُو کَران تہٕ تِمَن چھِ ہِسٹارِکٕل کانٛہہ کَلچٕرَل سِگنِفِکٮ۪نٕس آسان تہٕ تَمہِ موٗجوٗب چھَس بہٕ سارنی وَنان کہِ تِمَن ہٕنٛز قدٕر گژھِ یِن کَرنہٕ تِمَن ہُنٛد ویلیوٗ گژھِ یُن کَرنہٕ تُہۍ اَگر تِم کَلٮ۪کٹ کَران چھُو جمع چھُو کَران تہٕ تِم کٔرِو کُنہِ اَصٕل مقصد خٲطرٕ جمع نَتہٕ زَن چھِ آز وٕچھنہٕ یِوان شُرۍ چھِ آز جمع کَران پنٛنہِ فَن مقصد خٲطرٕ پنٛنہِ گِنٛدنہٕ خٲطرٕ چھِ تِم آزٕ سُہ جمع کَران لیکِن بہٕ چھَس یِم اَڈَلٹٕس چھِ یِم بٔڑۍ اِنسان چھِ یِم سَمٕجھ دار چھِ تِمَن چھَس بہٕ یُتُے یوت وَنان کہِ تِمَن چھَس بہٕ یِہوٚے اٮ۪ڈوایِس دِوان کہِ اَگر تِم یِم جمع کَرَن تہٕ یِمَن کٔرِو کیٚنٛہہ ویلیوٗ یِمَن کٔرِو کیٚنٛہہ قدٕر کیٛازِکہِ اَگر تُہۍ پَتھ کالِکۍ اَگر تُہۍ پرٛانہِ زَمانٕکۍ کوینٕز چھُو کَلٮ۪کٹ کَران یا سٕٹٮ۪مپ چھُو کَلٮ۪کٹ کَران تِمَن چھُ پنٛنہِ جایہِ اَسہِ کانٛہہ ویلیوٗ تِمَن چھِ پنٛنہِ جایہِ اَسہِ کانٛہہ سٕٹیج کانٛہہ ویلیوٗ چھُ تِمَن تہٕ تِم تہِ ٲسۍ پنٛنہِ وَقتہٕ مانٛنہٕ یِوان تِمَن تہِ اوس تَمہِ وَقتہٕ کانٛہہ مشہوٗریَت حٲصِل کٔرمٕژ تہٕ بہٕ چھَس یُتُے یوت وَنان تِمَن کٔرِو تُہۍ ویلیوٗ تہٕ نَتہٕ چھُ شُرۍ شُرۍ شُرۍ چھِ آز جایہِ جایہِ چھِ لَبنہٕ یِوان شُرۍ چھِ آز کَلٮ۪کٹ کَران مگر تہٕ یِمَن کٔرِو تُہۍ یِمَن کٔرِو تُہۍ واریاہ زیادٕ رٲچھ تہٕ کیازِ کہِ پَتھ کالہِ اوس یِم سٮ۪ٹھاہ مانٛنہٕ یِوان تہٕ یِمَن ہٕنٛز ٲس سٮ۪ٹھاہ رٲچھ یِوان کرنہٕ تہٕ یِم ٲسۍ پَتھ کالہِ یِوان یِمہٕ یِم کۄینہٕ سٕٹیپ یِم ٲسۍ یِمَن تِجارتہٕ خٲطرٕ اِستعمال گَژھان تہٕ یِمَن ٲسۍ سَکھ ویلیوٗ یِم کَران سَکھ رٲچھ یِم کَران کیٛازِکہِ یِمَن ہُنٛد کھیوٚن چیوٚن یِمَن ہُنٛد ریٖزِک اوس یِمَن ہُنٛد پَلو پوشاک اوس سورُے کیٚنٛہہ یِمو سۭتی بَنان کیٛازِکہِ یِم ٲسۍ کۄینہٕ ٮسٕٹٮ۪مپ ٲسۍ یِم کَران تِجارتہٕ خٲطرٕ یوٗز تہٕ میٛٲنۍ اٮ۪ڈوایِس چھِ یِہوٚے کہِ یِمَن کٔرِو سا ویلیوٗ تُہۍ یِمَن تھٲیِو پنٛنہِ جاے یِمَن تہِ یِم تہِ ٲسۍ پنٛنہِ وَقتہٕ یِوان مانٛنہٕ تہٕ تُہۍ تھٲیِو تُہۍ تہِ تھٲیِو یِمَن سُے ویلیوٗ بَرابَر بَرقرار